یُس یہِ ڈیری فارم چھُ اَمہِ سۭتۍ یی أکِس کورِ واریاہ فٲیدٕ کِتھ کٲٹھۍ یِیَس فٲیدٕ وٕچھ یُس یہِ کوٗر چھِ آسان یہِ چھِ آسَان مٲلۍ مٲج گرٮ۪جویشَن کَرنٲومٕژ اٮ۪م اے بی اٮ۪ڈ تٔمۍ سٕنٛد مٲلۍ مٲج چھِ آسَان واریاہ پونٛسہٕ أمِس پٮ۪ٹھ خَرٕچ کٔرۍ مٕتۍ واریاہ اُمید تہِ چھ آسَان کہ مےٚ لٔج آز أمِس بَچَس ییٖتیٛاہ پونٛسہٕ پَگہہ ییٚلہِ یہِ بوٚڈ گَژھِ یہِ دی مےٚ اورٕ اَتھ فٲیدٕ آز چھُنہٕ مُلازمت تِتھ کٲٹھۍ بٮ۪ٹَن کینٛہہ تِکیازِ آز چھ گوٚمُت واریاہ چھ نوکری چھَنہٕ مِلَان کینٛہہ وۄنۍ چھُ یہِ ڈیری فارم اَکھ کورِ مٔہنِو أمۍ چھ آسَان گرٮ۪جویشَن کٔرمٕژ أمِس چھِ آسَان واریاہ پونٛسہٕ لٔگمٕتۍ یہِ اَنہِ گہ دیری فارم کَرِ جَمع تمَن کَرِ یہِ کٲم پَگہہ چھُ دۄد تِمَن ہُنٛد کٕنُن گُہہ چھُ آسان واریاہ چیٖز تٔمۍ سۭتۍ یی تٔمِس فٲیدٕ یِتھٕے ییٚلہِ تٔمِس فٲیدٕ یی سُہ ہیٚکہِ پَنُن پان تہِ آرام سان پَکنٲیِتھ تہٕ سۄ ہیٚکہِ مو مول موج باقٕے فیملی مٮ۪مبٕرٕز تہِ واریاہ آرام سان پَکنٲیِتھ ڈیری فارم سۭتۍ چھِ یِوان واریاہ فٲیدٕ یس یہِ پَڑا لِکھا کوٗر چھ آسَان یہِ روزِ نہٕ کٲنٛسِہ پٮ۪ٹھ ڈِپٮ۪نٛڈ کینٛہہ یہِ چھُ آسَان خۄد مَختار یِتھ کٲٹھۍ یہِ زینہِ پانہٕ تہِ بیٚیَن تہِ ہیٚکہِ یہِ پَگہہ دی دِتھ